غلام کاک سُہ حظ چھُ واریاہ نیک اِنسان سُہ حظ چھُ واریاہ مَدَد کَران غریٖبَن غُرباتَن اگر اَسہِ تہِ آسہِ کُنہِ ساتہٕ مَدتٕچ ضوٚرَتھ سُہ حظ چھُ اَسہ تہِ مَدَد کَران سُہ چھُ واریاہن لُکَن سۭتۍ واریاہ اصل پٲٹھۍ سلوٗک کَران أسۍ یِم سُہ حظ چھُ مےٚ مَطلَب بٲے سٔنٛدۍ پٲٹھۍ چھَس بہٕ تٔمِس قدر کَران سُہ حظ چھُ واریاہ اصل اِنسان نَجما سۄ حظ چھِ واریاہ اصل نیک خوبصورَت لڑکی سۄ چھِ پانٛژھ وَقت نٮ۪ماز پَران شُکُر کَران خدایَس کُن سۄ حظ چھِ واریاہ نیک عَمَل لڑکی مُزَمِل سُہ حظ چھُ اَسہِ ہَمساے لٔڑکہٕ تٔتھی سُہ چھُ واریاہ اصل اِنسان اَزمان سُہ حٕظ چھُ واریاہ رُت لٔڑکہٕ تہٕ واریاہ شریٖف لٔڑکہٕ